گۄڈٕنیتھ ٲسۍ أسۍ دانہِ بَناوَان اوس اَسہِ پوشَن شیٚن رؠتن بَتہٕ شیٚن رؠتن اوس پؠوان پَرٕ پَتہٕ ہسا بنٲوے اَسہِ باغ لٲگۍ ژوٗنٛٹھۍ بناوٕنۍ ژوٗنٛٹھۍ تہِ درٛٲے شُکُر خۄدایَس کُن اَصٕل سوٗزۍ نؠبرِمؠن مُلکن اَسہِ سوٗزِکھ تورٕ پونٛسہٕ أنۍ اَصٕل پٲٹھۍ بَتہَن برابر بہن رؠتَن سومب اوٚن بَتہٕ نوٗن چاے تہٕ بیٚیہِ ہَسا رُز رۄپیہِ تہِ پَلے ہیٚو ہیوٚت تَش بَش کَرُن پَنٕنہِ گَرَن منٛز روٗز رۄپَے تہِ چالو تہٕ پٔکۍ اَصٕل پٲٹھۍ برونٛٹھ